اسلام علیٚکُم جِناب أسۍ چھِ شوپین پیٚٹھ نا اَسہِ چھِ یہِ ملک کمپٔنی میٚڈِکل کَمپنی تہٕ مےٚ بوٗز تۄہہِ چھُے دُکان حظ ییٚتیٚن ہاسپِٹلَسس نِش ڈسٹرکٹ ہاسپِٹل شوپین اَسہِ ٲسۍ یِم میٚڈکل ایجنسی ہِنٛدۍ یِم پرٛوڈکٹ اَسہِ دوٚپ أسۍ ترٛاوَو یِم تہٕ تۄہہ کیٚاہ اَگر تۄہہ کٲنٛسہِ نِش چھُ ترٛاوُن تہٕ أسۍ تہِ ترٛاوہو تۄہہِ اَسہِ أسۍ بَجہِ کَمپٔنی سِپلا چھِ اَسہِ اَسہِ لیٖڈنٛگ کَمپٔنی چھِ ؤنکیٚس اِنٛڈیاہَس منٛز تِہٕنٛدۍ پرٛوڈکٹ ترٛاوہو تۅہہِ أسۍ تہٕ تُہۍ کیٛاہ چھِو اَتھ مُتعلق وَنان اَہَن حظ اَوٕ ڈِسکاوُنٛٹ دِمو أسۍ وُہ پرٛسنٛٹ حظ تۄہہِ خٲطرٕ باقین چھُ اَسہِ اَمہِ کھۄتہٕ کَم تھوٚومُت تۄہہِ چھَو چوٗنٛکہِ سِٹاٹِنٛگ یَتھ کٔرمٕژ تہٕ تۄہہِ دِمو أسۍ زیادے مارجن حظ تۄہہِ کوٗتاہ چھِ دِوان اورٕ ٹھیٖک اچھا یُس تُہۍ پیٚمنٛٹ چھِو کَران پَتہٕ تُہۍ چھِوا یہِ انسٹنٛٹے کَران کِنہٕ تُہۍ چھِو ویٖکلی یا منٛتھلی کَران سُہ چھُ ڈِپیٚنٛڈ کَران اَگر مثلاً تُہۍ پیٚمنٛٹ کٔرِِو تٔتنٕے تَتھ روزِ تِتُے مارجن تہِ حظ اَگر پیٚمنٛٹ گٔے زیادٕ اَتھ ہیٚکہِ ترٛۆوُہ پرٛسنٛٹ تہٕ پٍنٛژٕہ تہِ تَمہِ علاوٕ تہِ باقٕے کَمپٔنی تہِ چھےٚ تِہِنٛد پرٛوڈکٹ دِمو تۄہہِ یِم واریاہ بہتریٖن پرٛوڈکٹ چھِ اَدٕ تِتہِ چلہِ تہٕ کیٚنٛہہ چھُ نہٕ پرواے أسۍ کرو اَگر تُہۍ ایٚگری گٔژھو تہٕ أسۍ بِلکُل حظ پرٛابلٕم تہِ چھِ بَچن لایق تہِ باقین لایق تہِ میٚڈِکل پرٛابلِم تہِ چھِ تھاوان امہِ ورٲے چھِ ڈائپر وغیرہ تہِ تھاوان یِم کرٛیم ویٚم سٲرِی یِم چھِ سٲرِی ایٚویٚلیٚبٔل آ بِلکُل سُپرے چھُ بِلکُل جوٮٔٹن خٲطرٕ سُہ تہِ چھُ اِنسٹنٛٹہٕ یُس پیٚن رِلیٖف چھُ کَران سُہ تہِ چھُ دۅن ژورَن کَمپنیَن ہُنٛد کِہیٖنٛۍ پرواے چھُ نہٕ ترٛۆوُہ پرٛسنٛٹ ہیٚکو أسۍ دِتھ تہٕ مَگر پیٚمنٛٹ گژھِ گژھُن فِکسٕڈ ٹایمس پیٚٹھ اَگر مِثال تُہۍ ویٖکلی رِکوری تھٲوِوِ یا منٛتھلی رِکوری تھٲوِو سۄ گژھِ برابر ٹایمَس پیٚٹھ گژھٕنۍ آ بِلکُل آ بیٚیہِ ہاوو بہٕ تۄہہِ سیٚمپٔل سارِنٕے آیٚٹمن ہٕنٛدۍ تُہۍ ؤچھِو تۄہہِ کیٛاہ باسوٕ تُہۍ کٔرو تیٚلہِ پَنٕنیٚن کَسٹمَرن پرٛوایِڈ ؤچھَو تِم تہِ کیٛاہ تۅہہِ فیٖڈ بیٚک دِن تہٕ تَمہِ پَتہٕ ترٛاوو أسۍ پرٛوڈکٹ تہِ تۄہہِ اَدٕ حظ تُلِو